وعلیکُم اسلام اَہَن حظ ٹھیٖک اَہَن حظ آ بُک سیلر اَہن سا جِناب ؤنِو حظ

ٹھیٖک حظ اچھا گوٚو تُہۍ چھِو بُک سیٹ ضروٗرت نا تہٕ اچھا حظ بنَن حظ کیٚنٛہہ کیٚنٛہہ چھُنہٕ پَرواے أسۍ حظ چھِ ژور چھِ شاید ییٚتہِ اسہِ یَتھ منٛز یِوان چھِ ایلیِٹ پَبلِکیشَنٔز بیٛاکھ چھُ سی گُل پَبلِکیشَن بیٚیہِ چھِ یِوان ایم گرٛو ہِل پَبلِکیشَن تہٕ بیٚیہِ چھُ حظ ایس چانٛد لۄکٕٹیٚن بَچن نا اَسا گوٚو آ لۄکٕٹیٚن آ کٕلاسن چھُ تھوان یِمنٕے دۅن ہاوسَن ہٕنٛدۍ ٹھیٖک چھا اور تہٕ بَڈین کٕلاسن گٔژھِو ایم گرٛو تہٕ ایس چانٛد ہٕنٛہ کیٚنٛہہ نا حظ چھُ پَرواے چلو پوٚنٛسہٕ بِلکُل حظ بنیٚن جِناب پیپر کوالٹی چھِ یِمن ٹھیٖک مطلب اَسہِ ووٚت یہِ ؤری ہیٚھ تہِ بِزنِس کران مطلب اَمِچ آیہِ نہٕ شِکایت کُنہِ جایہِ پیپر کوالٹی آسہِ بِلکُل ٹھیٖک اور یِم پَکچٲرٕس چھِ آسان ڈایگرٛام یِمن لُکن منٛز حظ تِم تہِ آسَن بِلکُل کِلیر مطلب کُنہِ جایہِ آسہِ نہٕ یِم مِس پرنٛٹ آسہِ نہٕ کیٚنٛہہ آ تَمِچ فِکٔر مٔہ بٔرِو کیٚنٛہہ سُہ آسہِ بِلکُل ٹھیٖک تہٕ سیلبَسس مُتعلِق اَگرہَے آسوٕ وَنُن آ سیلبَس چھِ أسۍ تھاوان اَز آ کِتاب چھِ أسۍ تھاوان زیادٕ ییٚمہِ چہِ سی بی ایس سی چھُناہ حظ این سی آر ٹی آ لۄکٕٹیٚن کٕلاسن ہٕنٛز بَڈیٚن کٕلاسن ہٕنٛز چھےٚ آسان بِلکُل آ وۅنۍ کیٚنٛہہ چھِ نِوان جے کے بوس سُہ تہِ چھُ اَسہِ ایویلیبٔل لیکِن بہتر حظ چھُ گژھان حظ سی بی ایس کُے وۅنۍ چھُ کیٛازِ اَمکُے چھُ آسان وۅنۍ برٛونٛٹھ کُن سورُے چھُناہ آ تُہۍ کرہو بہٕ ؤنۍ کال کٔرِتھ کرو تۄہہِ پَتہٕ بہٕ ایٚڈرَس سینٛڈ ایس ایم ایس پیٚٹھ بِلکُل تُہۍ وٲتِو پَگاہ یا کٲلۍکیٚتھ ییٚمہِ ساتہٕ کیٚنٛہہ نہَ حظ پَرواے تِم بنیٚن بِلکُل سٲرِی تہٕ ایٚڈرَس کَرو تۄہہِ بہٕ سینٚڈ تُہۍ وٲتِو یوٗرۍ پَتہٕ پَتہٕ کٔرِو تُہۍ چیک ریٹ ویٹ کیٚنٛہہ نہَ حظ پَرواے چلو اَدٕ